ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ زایکا رٮ۪سٹورنٛٹ پٮ۪ٹھ سَر مےٚ حظ چھُ وٕنکٮ۪س بۄچھِ بہٕ چھُس حبیٖب کالنی پٮ۪ٹھ سرینگر حبیٖب کالی پٮ۪ٹھ مےٚ کٔر تو وٕنکٮ۪س کیٚنٛہہ فُڈ ڈٮ۪لِوَر یُس تۄہہِ وٕنکٮ۪س مینُوَس منٛز چھُ ٹرٛنٛڈِنٛگ منٛز یِوان مانٛنہٕ یَتھ بیٚیہِ مَزٕ تہِ لَگہِ بہٕ چھُس تھوڑا وٕنکٮ۪س ہنٛگری بوڈَس منٛز ییٚمہِ سۭتۍ مےٚ بۄچھ تہِ مۄکلہِ تہٕ تُہۍ کٔرِو مےٚ سُہ وٕنکٮ۪س آرڈر اٮ۪ڈرٮ۪س چھُ حبیٖب کالنی نیر جمع مَسجِد تَتُھ وٲتِو تُہۍ تہٕ تُہۍ کٔرِو مےٚ کال تہٕ بہٕ کَرٕ یہِ رٔسیٖو بیٚیہِ ؤنۍ تَو تُہۍ مےٚ اَکھ کَتھ یہِ تُہۍ سوٗزِو تُہۍ کٔرمیو مےٚ گۄڈنٮ۪تھٕے بل بِلِنٛگ کٔرِزیو تُہۍ گۄڈنٮ۪تھٕے اَتھ تُہۍ کٔرزیو مےٚ یہِ وَٹٕسایپ یِتھ نمبرَس تہٕ تُہۍ ؤنزیو مےٚ کیٛاہ کیٛاہ چھُو تُہۍ اَنان بیٚیہِ بیٚیہِ ؤنزیو تُہۍ مےٚ کیٛاہ کیٛاہ چھُو تۄہہِ وٕنکٮ۪س اَتہِ ٹرٛٮ۪نٛڈِنٛگ منٛز تہٕ بہٕ ما ہٮ۪کہٕ خبر بہٕ ما کَرٕ گۄڈنٮ۪تھٕے سِلٮ۪کٹہٕ بہٕ وَنہو تۄہہِ کیٛاہ کَر أنزیو تہٕ تُہۍ أنزیو یہِ وٕنی لگ بگ اوٚڑ گَنٛٹہٕ گٔژھِو بہٕ چھُس وٕنکٮ۪س آفسہٕ پٮ۪ٹھ واپَس پَکان أڑِس گَنٛٹَس منٛز واتہٕ بہٕ تہِ تہٕ سُہ کٔرزیو یہِ پرٛیپِیَر کُکس اَتھۍ بیٚیہِ تھٲیزیو اَتھ تھوڑا مٮ۪نشَن فُڈ پرٛٮ۪فرَنٕس کہِ تھوڑا تھٲیزیو سٕلایٹ تھٲیزیو اَتھ یُس سالٹہٕ کَنٹٮ۪نٛٹ چھُ سُہ تھٲے زہوس تھوڑا کَم را سٕلایٹلی یہِ پرٛٮ۪فرنٕس تھٲیزیو تُہۍ تہٕ ٹایِم آف ڈِلؤری تہِ کٔرِو تُہۍ مےٚ شیر تہٕ بہٕ بہٕ کَرِ کوٗشِش تۄہہِ بیٚیہِ ؤنتَو مےٚ اگر ڈِسکاوُنٛٹ چھُِ کیٚنٛہہ سُہ تہِ کٔرِو مےٚ بِلِنٛگ منٛز مٮ۪نشَن سُہ کٔرزیو اَسہِ ڈِسکاوُنٛٹ تہٕ کٔرِو تُہۍ مےٚ یہِ ڈیٚلِوَر بہٕ کَرہو تۄہہِ پیٚمٮ۪نٛٹ